بہٕ ہسا چھیٚس اَنمٕلَن ٲں یِمن جانورَن کیَر کَر ٲں کیَر کران اسہِ ہسا چھِ یہِ بہٕ ہسا چھیٚس سارنٕے یِمن جانورَن کیَر کران اسہِ ہسا چھِ گاو اسہِ ہسا چھِ ژھاوٕج ٲں بہٕ ہسا چھیٚس تِم یا ٲں گبہِ ہسا چھِ یا کٹھ ہسا چھِ بہٕ ہسا چھیٚس تِمن واریاہ کیَر کران تِمن ہسا چھُ آسان گاسہٕ بہٕ ہسا چھیٚس تِمن گاسہٕ وقتَس وزۍ گاسہٕ ترٛاوان ٲں گاسہٕ ترٛاوان ٲں تِمن ہسا چھُ پیٚوان گاسہٕ اَنُن نیٛوٗل گاسہٕ بہٕ ہسا چھیٚس تِمن گاسہٕ ترٛاوان وقتہٕ وزۍ ہسا چھِ تِمن پیٚوان تِمن ہسا چھِ پیٚوان وقتہٕ وزۍ ترٛیش ہسا چھیٚس ٲں ترٛیش ہسا چھیٚس بہٕ تِمن دوان ٲں تِمن ہسا چھِ پیٚوان ترٛیش ٲں ترٛیش دنۍ بہٕ ہسا چھیٚس واریاہ کیَر کران یا تِمن ہسا چھُ پیٚوان پھل دیٛن پھل پیٚوان دیٛن تِمن ہسا چھیٚس بہٕ باٹہِ منٛز دِوان پھل ہسا چھیٚس بہٕ دوان تِمن تِم یِم تَتھ یِم ییٚتھ یِم جا یِم ہا بہٕ ہسا چھیٚس واریاہ کیَر کران جانوَرن ٲں ییٚتھ منٛز تِم تھاونہٕ چھِ یوان بہٕ ہسا چھیٚس سۄ جاے تہِ واریاہ صاف تھاوان ٲں بہٕ ہسا چھیٚس صاف ٲں صاف سۄ جاے تھا ٲں صاف سۄ جاے واریاہ تھاوان بہٕ ہسا چھیٚس تھاوان تِم اصٕل أسۍ ہسا چھِ تھاوان بہٕ ہسا چھیٚس تھاوان تِمن گانَس منٛز گانَس منٛز گانَس منٛز مےٚ ہسا چھِ سِسٹَر سۄ ہسا ٲں مےٚ ہسا چھِ بیٚنہِ سۄ ہسا چھِ مےٚ واریاہ مدد ٲں مدد کران اَتھ منٛزٕ سۄ تہِ ہسا چھِ مےٚ پَلزان سۄ چھِ دوان انمٕلَن یِمن یِمنٕے جانورَن سۄ سۄ تہِ ہسا چھِ مےٚ آسان بہٕ ہسا چھیٚس تِمن ترٛیش دوان سۄ تہِ سۄ تہِ ہسا چھِ یوان مےٚ سۄ اکہِ ساے اۭں ٲں اکہِ انٛدٕ پلزٕنہِ ٲں ترٛیش دنَس تہِ پلزان ہسا چھِ سۄ مےٚ یا گاسہٕ چھُ آسان تِمن ترٛاوُن گاسہٕ ترٛاونَس تہِ چھِ ہسا چھِ مےٚ سۄ پلزان گاسہٕ پلزان ٲں گاسہٕ ترٛاونَس تہِ یا تِم ہسا چھِ آسان مےٚ انٛدَر ژانٕنۍ تہٕ تَمہِ ساتہٕ تہِ ہسا چھِ پلزان نیٚبَر کڑٕنۍ تہٕ تَمہِ ساتہٕ تہِ ہسا چھِ پلزان سۄ ہسا چھِ مےٚ واریاہ مدد کران ییٚلہِ ہسا ٲں ییٚلہِ ہسا تِمن جاے چھِ آسان صاف کرٕنۍ سۄ ہسا چھِ تَتھ منٛز تہِ واریاہ مدد کران مےٚ سۄ ہسا چھِ پرٛیٚتھ کُنہِ منٛز مدد کران اَمہِ کِنۍ ہسا چھیٚس بہٕ واریاہ اَنمٕلزَن یِمن یِمن ہسا چھیٚس بہٕ واریاہ مدد کران پرٛیٚتھ کُنہِ منٛز بہٕ ہسا چھیٚس پرٛیٚتھ کُنہِ منٛز أسۍ ہسا چھِ تِمن گانَس منٛز تھاوان بہٕ ہسا چھیٚس تِمن پرٛیٚتھ کُنہِ منٛز ٲں کیَر کران اَنمٕلزَن